یۄس یہِ کَمنِٹی چھِ یہِ چھِ واریاہ سپوٹ کَران زٔمیٖندارَن یہِ چھِ یِمَن مَدَد کَران تھَل رُونَس منٛز دانہِ لوننَس منٛز یا یہِ چھِ یِمَن مختلف بیل دِوان